وعلیکُم السَلام اَہن حظ آ بہٕ چھُس ماوُٹینٔرِنٛگ گایِڈ چھُس بہٕ حُکُم کٔرِو کٔژ نَفر چھُو تۄہہِ ترٛےٚ نَف کٔژَن دۄہن شےٚ دۄہ تُہۍ چھُوا أکۍسٕے جایہِ بیٹھ کِنہٕ واریاہن جاین بہٕ وَنہو تیٚلہِ اَچھا ییٚتہِ چھُو کۄلگٲمِس منٛز واریاہ جگہ تُہۍ چھُوا پَہاڑَس پٮ۪ٹھ لیک ویک چھو وٕچھِنۍ اَچھا ییٚتہِ چھُو پَہاڑس اگرَے وٕچھو کۄلگٲمِس منٛز پَہاڑَن ہٕنٛز کَتھ یہِ لیکن ہٕنٛز کَتھ کَرو نَہ جیٖلَن منٛز اَکھ چھُو ییٚتہِ کوثر ناگ سُہ چھُو تۄہہِ پَیی تۄہہِ آسِوٕ تۄہہِ پانہٕ تہِ بوٗزمُت یہِ بوٚڈ لیک کٔشیٖرِ ہُنٛد دوٚیِم بوٚڈ اٮ۪لپایِن لیک نَہ کۄکر ناگ ووٚن نہٕ مےٚ ووٚن کوثر ناگ مے گوٚو غلط مے گوٚو غلط اَہن حظ بیٚیہِ چھُو تَمہِ علاوٕ تہِ ییٚتہِ برٛٮ۪مسَر لیک بیٚیہِ چھُو چھِرٕ سَر بیٚیہِ چھُو بیٛاکھ ڈونٛٹھ سر لیک بیٚیہِ چھُو اِندر سَر لیک گٔژھِوٕ یِم ژۄشؤنی بہٕ بَناوہو اَیٹَرنٔڈی آ بہٕ وَنہو تۄہہِ کیٛاہ کٔرِو تُہۍ تۄہہِ تۄہہِ یِیِو نَہ گۄڈٕنِکۍ دۄہ گۄڈٕنِکۍ دۄہ نِمو تۄہہِ أسۍ کۄنٛگوَٹن کۄنٛگوَٹن کۄنٛگوَٹن رُکو أسۍ راتَس گُرٮ۪ن وُرٮ۪ن ہُنٛد بٔرِو تُہۍ ٹٮ۪نشنٕے تِم کَرٕ بہٕ پانَے تُہُنٛد سامان ذِمدٲری چھِ میٛٲنۍ تۄہہِ نژناوٕنۍ نِمہو بہٕ گۄڈٕ کوثر ناگ چھِ کۄنٛگوَٹن بیٚہمو أسۍ راتَس گَژھو کوثر ناگ دٔیمہِ دۄہہِ تورٕ یِمو أسۍ واپس وا واتو أسۍ کو کۄنٛگوَٹن کُن کۄنٛگوَٹن پٮ۪ٹھ تَرو أسۍ چھِرن بل چھِرن بل کھَسو بیٚہمو أسۍ بیٚیہِ راتَس ترٛیٚیمہِ دۄہہِ کھَسو أسۍ ہیوٚر کُنَتھ برٛیم سَر چھِر سر کُن ٹھیٖک چھا تِم وٕچھو أکِس دۄہَس منٛز تہٕ دِمہو ہاک واس کٮ۪مپ گٔے ترٛےٚ دۄہ ہاک واس دِمو أسۍ ٹٮ۪نٛٹ گَژھو أسۍ ژوٗرمہِ دۄہہِ یورٕ ڈونٛٹھ سَرٕ ڈونٛٹھ سر یِمو أسۍ واپس تُلو أسۍ ہاک واس سامان تہٕ نیرو أسۍ زجمَہ یور حظ اَستان مَرٕگ کُن اَستان مَرٕگ بیٚہمو أسۍ راتَس پٲنٛژمہِ دۄہہِ وٕچھو أسۍ اِنٛدَر سر تہٕ یِمو أسۍ پتہٕ چھِرن بل کِنی گَرٕ ہالن کِنۍ چھُنَہ ٹھیٖک آب واب یِیہِ اور تۄہہِ کوٗتاہ چھُو بجٹ وَجٹ بہٕ پِرژھہو تَتہِ بہٕ کَرہو تَمی حِساب پنٛداہ ساس تھٲیِو تۄہہِ یِتھ کٔٹھۍ مٲنِتھ فُڈ وُڈ سونٕے ٹٮ۪نٛٹ وٮ۪ںٛٹ سونٕے گُرۍ تہِ سٲنی تُہۍ کَتہِ چھُو روزان جِناب محمد پورہ آ کیٚنٛہہ چھُنہٕ پَرواے رۄپیہِ ساس کَرہوس کَم تیُتٕے گَژھِ یِم چھِنَہ گُرۍ وٲلۍ ہٮ۪وان زیادٕ ہہ وَنہِ چھِ پانٛژَن دۄہن یِم پانٛسٕے سۭتۍ پَکناوٕنۍ یِمن لَگہِ تَمی حِساب خرٕچ موسم تہِ آسہِ تُہۍ کٔرۍزِ مےٚ وَٹسیپَس پٮ۪ٹھ ڈِٹیلہٕ سٮ۪نٛڈ بہٕ وَنہو تۄہہِ تَمہِ پتہٕ کیٛاہ آسہِ کَرُن چَلو السَلام علیکُم